أزِکۍ یِم یِم شُرۍ چھِ یِمَن گژھِ سکوٗلَس منٛز لِباٹرٛی منٛز زیادٕ ٹایم گژھِ یِمَن ساینَسَس منٛز لٮ۪باٹرٛی منٛز دیُن ساینَس اگر اِنسان لگاتار پَرنہِ بیٚہمو تہٕ ہرکانٛہہ یِم شُر چھُ سُہ گژھِ بور تہٕ تَس باسہِ ساینَس ووکھٕ پَرُن مگر اگر امہِ باوجوٗد کَرو کٲم شُرۍ تُلووکھ نِمووکھ لٮ۪باٹرٛی منٛز ہاووکھ پٮ۪ک پرٛٮ۪کٹِکٔلی بروںٛہہ کَنہِ ہاووکھ کہِ کُس اٮ۪کسپیرِمٮ۪نٛٹ کِتھ کٔنۍ چھِ گژھان پاٹٕس ہاووکھ جِسمَن ہِنٛدۍ پاٹٕس ہاووکھ سٕکَلٹَن سِسٹَم ہاووکھ بروںٛہہ کَنہِ ہاووکھ تمہِ سۭتۍ چھِ شُرٮ۪ن ہُنٛد مطلب پرنُک چاہت زیادٕ بَڑان بیٚیہِ چھِ تمہِ سۭتۍ شُر خۄش گژھان کہِ اَسہِ چھِ وٕچھان بروںٛہہ کَنہِ چھِ وٕچھان کہِ کیٛاہ چیٖز کُس چیٖز کیٛاہ چھِ کَتھ چیٖزَس کیٛاہ چھِ ناو کُس چیٖز کِتھ کٔنۍ چھِ کَرُن زیادٕ پرنہٕ کھۄتہٕ زیادٕ چھِ شُرۍ زیادٕ پَسنٛد کَران کہِ بروںٛہہ کَنہِ وٕچھُن تہٕ کَرُن کیٛازِکہِ تھیوٗری کھۄتہٕ زیادٕ چھِ پرٛٮ۪کٹِکَل آسان زیادٕ اَصٕل تہٕ سُہ چھِ زیادٕ اِنسانَس شُرِس ترٛاوان دٮ۪ماغَس اثر تہٕ زیادٕ سَمٕجھ تران تمہِ سۭتۍ چھِ شُر تہِ اَصٕل گِنٛدان گِنٛدان پَران مطلب کَران تہِ وٕچھان تہِ کَتھٕ تہِ کَران کِتھ پٲٹھۍ چھِ کَران کانٛہہ چیٖز کَرُن تیٚمہِ سۭتۍ چھِنہٕ اِنسان تھَکان کِہیٖنۍ مگر اگر پرنہِ بیٚہمو زیادٕ تمہِ سۭتۍ چھِ اِنسان سُنٛد دٮ۪ماغ تھَکان تہٕ شُر تہِ چھِنہٕ زیادٕ پَرُن کِہیٖنۍ تیٚمہِ خٲطرٕ گژھِ پرٛٮ۪کٹِکٔلی زیادٕ کَرناوُن لٮ۪باٹِرٛیَن منٛز ساینَس